ہٮ۪لو اَسلام علیکُم وَعلیکُم اَسَلام جِناب ؤنِو حظ کٕمۍ چھو ہاں کٕم چھو اَچھا ٹھیٖک ٹھیٖک بلکُل چھِ أسۍ بیوٹی شاپٕکۍ اونر ٹھیٖک میٲنِس شاپس پٮ۪ٹھ چھو تۄہہِ کٲم کَرٕنۍ ٹھیٖک ٹھیٖک کُس کُس تۄہہِ کیٛاہ کُس کُس کٲم چھُ تۄہہِ تگان ٹھیٖک شال بناوٕنۍ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تو یہِ کٲم چھِ ضروٗری ہاں تو ژٕ تۄہہِ ہیٚکِو یِتھ میٲنِس بُٹیٖکس پٮ۪ٹھ میون بُٹیٖک چھُ صفاپوراہس منٛز تو کٕہٕنۍ اِشوٗ چھُنہٕ کٕہٕنۍ پرواے چھُنہٕ تُہۍ ہیٚکِو تَتہِ اصٕل پٲٹھۍ کٲم کٔرِتھ تو تۄہہِ ہیٚکِو اصٕل پٲٹھۍ پنُن سورٕے خرچ أتی پکنٲوِتھ تو میون بُٹیٖک چھُ صفاپوراہس منٛز ٹھیٖک کۄس ہِش کپم کُس ہِش ؤرک چھِ تگان

ٹھیٖک وٮ۪ری گُڈ یہِ گوٚو وارِیاہ اصٕل تو تُہۍ اِیِو سٲنِس بُٹیٖکس پٮ۪ٹھ تو

ہاں بلکُل ٹھیٖک چھُ ٹھیٖک چھُ کٕہٕنۍ مسلہٕ چھُنہٕ سٮ۪لری ہُنٛد چھُ ہٮ۪کو پتہٕ ڈِسکس کٔرِتھ تَمیُک چھُنہٕ تۄہہِ کٕہٕٕنۍ اِشوٗ ہیوٚن تَمیُک چھُنہٕ تۄہہِ کٕہٕنۍ پرواے ہیوٚن تۄ تُہۍ یِیِو یور تو یَتتھ ننہِ تۄہہِ سورٕے کیٚنٛہہ بیٚیہِ وُچھو أسۍ تہِ تٕہنٛزۍ کٲم تۄہہِ کِژھ کٲم چھِ تگان تُہۍ کۄس کٲم چھِو کَران تو ییٚمہِ پھِر تۄہہِ یورِ یِیِو تَمہِ فھرِ لگی اَسہِ پتاہ کہِ تۄہہِ کُس کٲم چھو کَران ٹھیٖک چھا تۄہہِ أسۍ وٕچھو تُہنٛز کٲم سٲری تو سوٗے روزِ بہتر ٹھیٖک چھا

وَعلیکُم اَسَلام